میون فَیورِٹ ایٚکٹَر چھُ سَلمان خان سلمان خان چھُ مےٚ واریاہ زیادٕ خۄش کَران تٔمۍ سٕنٛز اَکھ فِلِم چھےٚ مےٚ ؤنۍ تہِ یاد مےٚ ٲس سُہ بَچپَنَس منٛز تہِ وٕچھمٕژ یا تمہِ پَتہٕ تہِ ٲس مےٚ سۄ وٕچھمٕژ تَتھ اوس ناو بی وی نمبَر وَن سُہ چھُ اَسناوان تیوٗتاہ زیادٕ کہِ اِنسانَس چھُ اگر پَنٕنۍ دُکھ تہِ آسؠس أنٛدٕر کِنۍ خبر کیٛاہ تہِ آسؠس سُہ چھُ ژَلناوان تمہِ تَتھ منٛز چھِ جوک واریاہ زیادٕ گژھان تَتھ فِلمہِ منٛز تَتھ چھِ ناو بی بی نمبر وَن سۄ فِلم چھِ مےٚ تٔمۍ سٕنٛز خۄش تہِ سؠٹھاہ کَران بیٚیہِ چھِ مےٚ سَلمان خان پَسَنٛد تٔمۍ سٕنٛدۍ پٔرسٕنَیلٹِی تٔمۍ سٕنٛدۍ ڈرٛیسِنٛگ کوڈ سُہ چھُ واریاہ اَصٕل پٲٹھۍ آسان تہٕ مےٚ چھِ سُہ واریاہ پَسنٛد